یُس آنلاین شواپِنٛگ ہنٛد پلیٹفارَم چھُ سُہ چھُ آز نٔوٚو جنریشَن چھِ آز نٔوٚو ٹیٚکنالوجی آیہِ تَتھ منٛز ساروٕے کھۄتہٕ بہتر یۄس آنلاین شواپِنٛگ آیہِ تہٕ یُس سُہ آنلاین شواپِنٛگ ہنٛز اکھ ڈِفیٚکٹہٕ مطلب یُس بیڈ تھِنٛگ چھِ سُہ چھُ یہِ زِ اگر أسۍ کانٛہہ چیٖز چھِ کران ییٚمہِ فلپکارٹ پٮ۪ٹھ یا میٖشو واریاہ واریاہ ایپ چھِ یمو پٮ۪ٹھ أسۍ آنلاین شواپنٛگ چھِ کران تہٕ بیٚیہِ یِم دُکان دار چھِ یا فار ایٚگزامپٕل اَگر أسۍ پَلوٚو چھِ کران آرڈر یِمو پٮ۪ٹھ فِلِپکارٹ پٮ۪ٹھ یا بدل چیٖز کُنہِ ایپ پٮ۪ٹھ تَمہِ پٮ۪ٹھ چھِ میلان سَستہٕ تہِ مطلب کانٛہہ کُنہِ مطلب ییٚلہِ واریاہ ایپ چھِ آسان مطلب فِلپکارٹ چھُ میٖشو چھُ یِم یِم ایپہٕ یِم اصٕل اصٕل ایپ چھِ پَتہٕ تہِ إمنٕے ایپَن کڑان یِم نٔے نٔے چھِ إمنٕے إمنٕے پٮ۪ٹھ کَڑان دوان تَمہِ کھۄتہٕ سَستہٕ مَگر تِم آسان ڈِفیٚکٹِو پَلوٚو واریاہ ییٚمہِ ساتہٕ ییٚلہِ تورٕ أسۍ اَنان چھِ پَلوٚو شواپِنٛگ پٮ۪ٹھ واتان آنلاین شواپِنٛگ پٮ۪ٹھ چھُ اسہِ گھرٕ واتان اسہِ بیٚیہِ یُس دُکان دار تہِ آسہِ پَلوٚو کٕنان تٔمِس دُکان دارَس چھُ نۄقصان گژھان واریاہ یُس یہِ آنلاین شواپِنٛگ آیہِ آیہِ ساروٕے کھۄتہٕ بہتر یا اصٕل یہِ چینٛج چھِ کَرنٛٹ سِنیریو مارکیٹَس منٛز یۄس اصٕل چینٛج آیہِ آنلاین شواپِنٛگ یہِ آیہِ ساروٕے کھۄتہٕ اصٕل مَگر یُس یم دُکان دار تہٕ یِم سٲنۍ دُکان دار یِم پَلوٚو چھِ آسان کٕنان تَتھ چھِ ہَر کانہہ آیٹم ہیٚکان ییٚمہِ پٮ۪ٹھ آرڈر کٔرِتھ سُہ کانٛہہ تہِ چیٖز یُس سُہ لۄکُٹ ساروٕے کھۄتہٕ لۄکٔٹہِ کھۄتہٕ لۄکُٹ چیٖز آسۍ تَن ساروٕے کھۄتہٕ بَڑِ کھۄتہٕ بوٚڑ چیٖز کانٛہہ تہِ آز چھِ چَلان بایکہِ تانۍ آز چھِ کران حظ ساکَل کیٛاہ کہٕ واریاہ واریاہ چیٖز چھِ آسان آرڈر کٔرمٕتۍ یِم یم لۄکٕٹۍ لۄکٕٹۍ چیٖز چھِ یِم دُکان دار چھِ کٕنان پَلوٚو چھِ کٕنان یا کیٚنٛہہ تہِ چیٖز چھِ کٕنان یِم دُکان دار تہٕ وۄنۍ یِم یِم أسۍ مطلب لوٗکھ چھِ أسۍ چھِ کران زیادٕ پرٛیٚفر کہِ آنلاین شواپِنٛگ بیٚیہِ آنلاین شواپِنٛگ چھِ أسۍ کران فِلپکارٹ پٮ۪ٹھ یا کُنہِ بدلہِ ایپہِ پٮ۪ٹھ فِلِپکارٹ چھُ ساروٕے کھۄتہٕ یا ایٚمیزوان چھُ ساروٕے کھۄتہٕ اصٕل ایپ چھِ یِم چھِ یِمَے زٕ ایپ اَمہِ پَتہٕ چھِ یوان اَگر پَلوٚو چھُ رۄپیہِ پنٛژاہ رۄپیہِ ہَتھ چھُ میلان دروٚگُے تہٕ مَگر تِم چھِ آسان صاف یُس یِم نَیہِ نَیہِ ایپہٕ آیہِ مِیٖشو آیہِ یا بدل کانٛہہ ایپ آیہِ یا شواپسی آیہِ کیٛاہ ایپ آیہِ یِموٚو پٮ۪ٹھ چھِ واریاہ ڈِفیٚکٹِو پَلوٚو یِوان تہٕ یم فلپکارٹ پٮ۪ٹھ چھِ آسان یم پَلوٚو تِمے پَلوٚو چھِ آسان یِمَن پٮ۪ٹھ تہِ مَگر تِم چھِ آسان ڈِفیٚکٹِو واریاہ مگر ریٹہٕ چھِ آسان تَمہِ نِش کَم أمیٚے چھُ کانٛہہ کانٛہہ چیٖز یِم یِموٚو میٖشو ویٖشو پٮ۪ٹھ شواپسی یِموٚو دۄیوٚو تریٚیوٚو ژوروٚو پٲنٛژو ایپوٚو پٮ۪ٹھ چھِ نیران اصٕل کانٛہہ کانٛہہ پَلوٚو تہٕ وۄنۍ یُس فِلپکارٹُک فِلپکارٹ چھُ یِموٚو پٮ۪ٹھ چھِ آسان ساروٕے کھۄتہٕ اصٕل چیٖز سُہ بوٗٹھ ٲسۍ تن سُہ کیٛاہ مطلب ییٚمہِ ساتہٕ ریٚتہٕ کول چھُ واتان تَمہِ ساتہٕ چھُ یہِ چھُ آسان اَمہِ ساتہٕ چھِ تِم دِوان آفر چھِ دِوان تَمہِ ساتہٕ چھِ اَنان تِم شاٹہِ چھِ اَنان پیٚنٛٹ چھِ اَنان کیٚنٛہہ چھِ اَنان یِمَے سَمر ٹرٛوزٲرٕز چھِ اَنان یا واریاہ واریاہ چیٖز چھِ اَنان یِم کَرکَٹ پٕلیٲرٕس چھِ آسان تِم چھِ ہیٚکان کیٚنٛہہ تہِ چیٖز أنِتھ اَمہِ پٮ۪ٹھ بیٚیہِ میلان اصٕل ریٹَس تِم فِلپکارٹو پٮ۪ٹھ بیٚیہِ ییٚمہِ ایٚمیزان پٮ۪ٹھ تہٕ یم یِم آسَن یِم مزوٗر چھِ آسان یا دٔسِل چھِ آسان یا چھان چھِ آسان یا ڈاکٹر تِموٚو پٮ۪ٹھ تِم چیٖز تہِ چھِ یِم آرڈر ہیٚکان کٔرِتھ یِموٚو ایپوٚو پٮ۪ٹھ یِم آیہِ ساروٕے کھۄتہٕ زَبردست ایپہٕ اوٚتانۍ اوس پیٚوان اَگر اسہِ کانٛہہ چیٖز آسہِ ہے ضروٗرت آسان سُہ اوس پیٚوان گۄڈٕ دُکان پَتہٕ دُکان ژھانٛڈُن سُہ اوس نہٕ سَہل سَہل میلان کِہیٖنۍ تہٕ وۄنۍ ٲسۍ أسۍ فِلپکارٹَس پٮ۪ٹھ سٔرچٕے یوت پیٚوان پٮ۪ٹھہٕ کرُن سُہ مطلب سُہ چھُ واتان گھرٕ سُہ چھُ واتان گھرٕ آرام سان بیٚیہِ نہٕ کانٛہہ پَریشٲنی چھِ آسان کِہیٖنۍ بیٚیہِ آسان اصٕل تہٕ بیٚیہِ چھَنہٕ آسان سۄ ڈِفیٚکٹِو وِفیٚکٹِو کِہیٖنۍ تہٕ بیٚیہِ چھُ اکھ چیٖز اصٕل اَتھ یِمَن ایپَن أسۍ ہیٚکو رِٹٲرٕن کٔرِتھ سَتن دۄہَن منٛز واپَس بیٚیہِ چھِ یِم آفر دِوان ؤری پَتہٕ ؤری چھِ یِم آفر دِوان بِلِنٛگ ڈیز تموٚو پٮ۪ٹھ تہِ چھُ واریاہ فٲیدٕ یِوان لوٗکن بیٚیہِ یِہوے اکھ چیٖز چھُ یُس یِمَن بیڈ تھنٛگ چھُ سُہ چھُ یِمَن دُکاندارَن بچارَن گژھان نۄقصان واریاہ نۄقصان چھُ یِمَن گژھان یِم تہِ دُکان دار یِم تہِ چھِ آسان سانی بھٲیی یِم یِم یِم اَنان چھِ آرڈر آسان تہٕ یِم تہِ چھِ سٲنی بھٲیی آسان تہٕ تہٕ دُکان دار چھِ بِچارٕ یِم تہِ چھِ آسان بچارٕ پَنُن دۄہ رۄپیہِ دٔہ زیننہٕ موٗجوٗب آسان درٛامٕتۍ ییٚلہِ نہٕ یِمَن بِچارَن کانٛہہ خریٖدارٕے آو دۄہس ہَفتَس دۄن دۄن ہَفتَن چھُنہٕ یِوان کانٛہہ خٔریٖدارٕے یِوان دُکان دار کیٛاہ کرِ پَتہٕ سُہ دُکان دار چھُ وَنان پَتہٕ ہَے یہِ ہُو گوٚو یہِ گوٚو اِنسان چھُ تَوے بیٚیہِ چھِ یِم دُکان دارَن یِم دُکان پٮ۪ٹھ چیٖز چھِ أسۍ اَنان تٔمِس چھُ دُکان پٮ۪ٹھ واریاہ درٛوٚگ میلان یُس وۄنۍ یہِ چھُ آسان یہۄے آنلاین شواپِنٛگ آنلاین شواپِنٛگ پٮ۪ٹھ چھُ اکھ آسان سَستہٕ بیٚیہِ آسان اصٕل اَمہِ اَتھ چھَنہٕ پَریشٲنی وَریشٲنی آسان کِہیٖنۍ